پٕلیٖز ٹٮ۪ل مےٚ چھِ وَنُن تُہَنٛدِ یُس مےٚ ایپ کوٚر استعمال گۄڈنیُک تَمیُک پازِٹِو رِوِو یَتھ بہٕ یِتھ پٲٹھۍ رِوِو چھُس کَران کہِ یُس تُہُںٛد فٕسٹ پرٛوڈَکٹ اوس مطلب یُس مےٚ تۄہہِ نِش گۄڈنیکۍ چیٖز پَرچیز مطلب کہِ خریٖد فروختہٕ کوٚر سُہ اوس واریاہ بہتریٖن واریاہ اَصٕل تَمیُک یُس مےٚ استعمال کَرنہٕ پَتہٕ رِوِو آو سُہ اوس واریاہ اَصٕل واریاہ اَصٕل واریاہ اَصٕل تَتھ چیٖزُک گۄڈنِچی خٲصیت باسے مےٚ یہِ تُہٕنٛدِس یَتھ یہِ ایپَس یُس یہِ اِنٹَرفیس چھُ یہِ چھُ واریاہ اَصٕل واریاہ اَصٕل اِنٹَرفیس چھُ اَتھ اَتھ چھُ اِنسانَس مَزٕ لگان استعمال کٔرِتھ اَتھ ایپَس چھُ یہِ کہِ یہِ چھُ اِنسانَس کَنٮ۪کٹ کَران دُنیاہَس سۭتۍ دُنیاہٕچ خبر اَتَر چھِ اِنسانَس لگان امہِ ایپ سۭتۍ یہِ ایپ چھُ یوٗزَر فرٛٮ۪نٛڈلی چھُ اَتھ یُس یوٗزَر اِنٹَرفیس چھُ یہِ چھُ واریاہ اَصٕل یوٗزَر اِنٹَرفیس اَتھ اَتھ ایپَس استعمال کٔرِتھ چھُنہٕ کانٛہہ تہِ گِلِچ چھُنہٕ اَتھ ایپَس منٛز یہِ چھُ واریاہ اَصٕل ایپ اَمیُک یُس کَنٮ۪کشَن چھُنہٕ اَتھ برٛیک ڈاوُن گژھان کینٛہہ یہِ چھُ اِکانمِکَل یہِ چھُ یوٗزَر فرٛٮ۪نٛڈلی یُس اَمیُک اِنٹَرفیس چھُ یہِ چھُ واریاہ یوٗزَر فرٛٮ۪نٛڈلی اِوٕن اَتھ ہیٚکہِ اَکھ چایلڈ تہِ استعمال کٔرِتھ اَتھ تُہٕنٛدِس اَتھ ایپَس یُس اَمیُک گِلِچ چھُ تِم چھِ واریاہ کَم یہِ چھُنہٕ کرٛیش گژھان کینٛہہ یہِ چھُ ہر ٹایمہٕ پَتہٕ اَصٕل پٲٹھۍ فنٛکشَن کَران ہر ٹایمہٕ پَتہٕ چھُ یہِ اَصٕل پٲٹھۍ یوٗز ہٮ۪کان اِنسان کٔرِتھ کَنٮ۪کشَن اٮ۪رَر چھُ اَتھ یِوان واریاہ کَم اوٚوَرآل یُس تُہُںٛد ایپ چھُ یہِ چھُ مَزٕدار یہِ چھُ اَتھ رٮ۪ولوٗشنٔری ایپ اَمہِ سۭتۍ یِیہِ واریاہ جادٕ فٲیِدٕ أکِس سٹوٗڈںٛٹَس أکِس عام اِنسانَس أکِس ناگرِکَس یہِ چھُ واریاہ اَصٕل ایپ یِتھ ایپ گژھن ڈٮ۪ولَپ گژھٕنۍ یِتھ ایپ چھُ وٕنۍکٮ۪ن کِس سماجَس ضٔروٗرت وۄنۍ چھُس بہٕ کَران رِوِو أکِس پیٖزاہَس یُس مےٚ راتھ أکِس پیٖزا سٹورَس پٮ۪ٹھ کھیوٚ تَمیُک رِوِو چھُس بہٕ وۄنۍ کَران یُس مےٚ راتھ پیٖزا کھیوٚو تۄہہِ نِش تَمیُک کرٛسٹ اوس واریاہ اَصٕل سُہ اوس واریاہ اَصٕل یُس یہِ چھِ تُہُنٛد فٕسٹ پرٛوڈَکٹ اوس سُہ اوس مَزٕدار سُہ اوس واریاہ اَصٕل مَزٕدار تَتھ اوس ٹاپِںٛگ یِم ٲسۍ تِم ٲسۍ واریاہ اَصٕل تِم ٲسۍ واریاہ مَزٕدار اَصٕل ٲسۍ تِم تٕمَن کھٮ۪تھ اوس واریاہ مَزٕ یِوان مےٚ تہِ آو سُہ کھٮ۪تھ واریاہ مَزٕ تَتھ لوٚگ تَمِچ یُس پیکِنٛگ ٲس سۄ ٲس واریاہ اَصٕل یُس تَتھ نیوٗٹِرٛشنَل اِنفارمیشَن ٲس سُہ تہِ ٲس اَصٕل جی ڈی سی جی پی اوس تَتھ اَصٕل سُہ اوس واریاہ لوٗبوُن مَزٕدار اوس سُہ تَتھ کھٮ۪تھ اوس واریاہ ٹیسٹ یِوان یُس تَمیُک مِکسچَر اوس سُہ اوس وارزیاہ اَصٕل مِکسچَر اوس تَتھ اوٚوَرآل اوس سُہ واریاہ واریاہ جان واریاہ بہتر مےٚ باسیٛاو کھٮ۪تھ سُہ واریاہ اَصٕل یُس تَمِچ پیکِنٛگ ٲس سُہ تہِ ٲس اَصٕل تَمیُک اوٚوَرآل ڈِزایِن اوس اَصٕل بیٚیہِ ہٮ۪کہٕ بہٕ یہِ ؤنِتھ کہِ تۄہہِ پَزنو پَنٕنۍ سٹور بَڑاوٕنۍ کیونکہ تُہُنٛد یُس یہِ پرٛوڈَکٹ چھِ یہِ کَرَن واریاہ لوٗکھ پرٛٮ۪فَر امِچ کالٹی چھِ اَصٕل لوٗکھ کشمیٖرَس منٛز کالٹی چیٖزَن مٮ۪ٹَر کَران اِسلیے کَرن لوٗکھ تُہُنٛد یہِ چیٖز یُس چھِ یہِ چھِ تِم واریاہ پرٛٮ۪فَر کَران اِتھۍ چیٖز کیونٛکہِ اَمِچ کالٹی چھِ واریاہ بہتریٖن اَمیُک اوٚوَرآل ٹٮ۪کسچَر اوس واریاہ اَصٕل یہِ اوس اَکھ مَزٕدار چیٖز اَکھ یہِ اوس اَکھ لوٗبوُن چیٖز اَکھ بہتریٖن چیٖز اَکھ افضل چیٖز اَکھ اَکہِ نمبرُک چیٖز اوس یہِ اے گرٛیڈُک چیٖز اوس یہِ اَمی گژھن ییٚتہِ لوٗکھ دیوان تۄہہِ پَزیو یِتھۍ یِتھۍ کامہِ برونٛٹھ کُن تہِ کَرنہِ کیونکہ لوٗکھ چھِ یِتھٮ۪ن کامٮ۪ن واریاہ ساتھ دِوان مطلب اوٚوَرآل اوس تُہُنٛد پرٛوڈَکٹ فایِو سٹار بہٕ گوٚوُس تُہُنٛدِ چیٖزُک دیوان بہٕ گوٚوُس تُہُنٛدِ چیٖزٕ سۭتۍ واریاہ مُتٲثر یُس تۄہہِ نِش مےٚ گۄڈنیُک چیٖز ہیوٚت سُہ چھُ واریاہ اَصٕل تَتھ پَزِ تَتھ سُہ چھُ فایو سٹار چیٖز سُہ چھُ بَڑٕ لوٗبوُن تہٕ شوٗبوُن چیٖز سُہ چھُ بَڑٕ بہتریٖن چیٖز بَڑٕ اَفضل مُقامُک چیٖز بَڑٕ پایمَنٛد چیٖز بَڑٕ شوٗبوُن تہٕ لوٗبوُن چیٖز تِتھِس چیٖزَس چھِ ییٚتہِ دیٖوانہٕ لوٗکھ تِتھِس چیٖزَس چھِ ییٚتہِ مَستان گٔمٕتۍ لوٗکھ تِتھ تِتھ چیٖز گژھن برونٛٹھ کُن پَکناونہٕ یِنۍ بہٕ چھُس کٲشِر قومَس کَران اپیٖل کہِ تُہۍ پَکنٲے ہوکھ یِم چیٖز واریاہ برونٛٹھ کیونٛکہِ یِتھ چیٖز چھِ وٕنۍکٮ۪ن کِس سماجَس ضوٚرتھ تہٕ یتھیو چیٖزو سۭتۍ پَکہِ سون سماج بروںٛٹھ کُن اسلیے چھُس بہٕ اپیٖل کَران کہِ یہِ چیزٖ گژھِ برونٛٹھ کُن پَکُن اگر کانٛہہ ریٹِنٛگ آسہِ ہے بہٕ دِمہٕ ہا تٕہٕنٛدِس یَتھ چیٖزَس فایِو سٹار ریٹِنٛگ بہٕ کَرٕہَن یہِ واریاہ مٔہشوٗر بہٕ کَرٕہا اَمِچ واریاہ لوٗکَن منٛز رہنُمٲیی تہٕ اوٚوَرآل یُس تُہُنٛد چیٖز اوس سُہ اوس واریاہ بہتریٖن واریاہ اَصٕل واریاہ لوٗبوُن تہٕ شوٗبوُن چیٖز